وعلیکُم سلام آ ٹھیٖک اَصل پٲٹھۍ تُہۍ چھِو ٹھیٖک آ آ بِلکُل بِلکُل نہ فی نہ حظ چھنہٕ کیٚنہہ نہ تُہۍ ؤنو تۄہہِ کوٗتاہ جلدی گژھِ ریڈی آسُن یہِ چھا سِمپلٕے بَناوُن کِنہٕ اَتھ چھِ ڈِزایِن بَناوٕنۍ کانٛہہ سٕپیٚسفِک ڈِزایِن یہِ چھا نہ حظ یہِ چھا زیادٕ بیل وٲلۍ بَناوٕنۍ کِنہٕ ٹایِٹ ٹایِٹ وٲلۍ بیل اَکھ چھِ آسان اَکھ قٕسٕم یُس پٮ۪ٹھ چھِ آسان سُہ پٮ۪ٹھٕ تہِ کھوٚل بنہٕ تہِ کھوٚل بیٛاکھ چھُ آسان یُس پٮ۪ٹھ ٹایِٹ ٹایٹ چھِ آسان پَتہٕ بۄنہٕ سُہ کھوٚل آسان تۄہہِ کَمہِ قٕسمُک چھُو بَناوُن پایپِنٛگ أنِو تُہۍ اورے سۭتۍ کِنہٕ پایپِنٛگ چھِ مے رَٹٕنۍ یورَے کَرٕنۍ نہ نہ پایپِنٛگ چھِنہٕ أسۍ تھاوان زٕ میٖٹَر أنۍ زیو تُہۍ بیٚیہِ بیٚیہِ وَنو بہٕ اَکھ سُہ ڈِزایِن چھُنا آسان تم پٲرٕز چھِ یِوان لَگاونہٕ نَرٮ۪ن تۄہہِ چھُوا تہِ کَرُن یا کَف چھِ یِوان ژَٹان نَرٮ۪ن سُہ زِگزیگ نٔرۍ چھِ بَناوُن تہِ چھا کَرُن کیِنہٕ تۄہہِ چھُو سِمپلٕے تھاوُن سُہ اچھا ٹھیٖک پلازو کمہِ ٹایپُک چھُ بَناوُن اَکے سایڈٕ دۄیو سایڈو نہٕ کینٛہہ چلو ٹھیٖک یہِ چھا کھُلہٕ کھُلہٕ سُوُن مطلب کمہِ حِسابہٕ زیوٗٹھ زیوٗٹھ کھُلہٕ کھُلہٕ کِنہٕ ہُہ شاٹ یِم ٹھیٖک ٹھیٖک چھُ آ کیٚنہہ چھُنہٕ تُہۍ أنِو تہٕ یہِ روزِ ریڈی کیٚنہہ چھُنہٕ پَرواے وُچھ یُس سِمپٕل فرٛاک شَلوار چھُ آسان تَتھ چھِ ترٛےٚ ہَتھ ہٮ۪وان مگر یُس یہِ تھوڑا یہِ کَمپلِکیٹِڈ چھُ آسان اَتھ چھِ ژور ہَتھ چلو ٹھیٖک أنِو أنِو تُہۍ